میون پرٛوٚڈَکٹ یُس چیٖز چھُ سُہ چھُ ٹی وی گۄڈٕنیُک یُس چیٖز مےٚ اَنیو یُس ٹی وی مےٚ اَنیو ییٚلہِ مےٚ سُہ ٹی وی اوٚن گَرٕ سٲنۍ گَرِکۍ گٔے واریاہ خۄش گَرِکی یٲتۍ ٲسۍ نہٕ کیٚنٛہہ یِمو تہِ بہٕ وٕچھہَس ٹی وی اَنان تِم آسَن وَنان ژےٚ کٔرٕتھ یہِ واریاہ اَصٕل کٲم ٹی وی وٕچھنَس چھِ واریاہ مَزٕ یِوان

أنٛدۍ أنٛدۍ بیٚہنَس چھِ تَمہِ کھۄتہٕ زیادٕ مَزٕ یِوان اَما پوٚز یہِ چھِ حقیٖقت زِ ٹی وی ہٮ۪کو نہٕ أسۍ چَندَس بٔرِتھ کیٚنٛہہ مگر یہِ چھِ اِنسانَس مجبوٗر کَران اَتٮ۪تھ پنٛنِس پان وٕچھنہٕ خٲطٕر یہِ چھِ حقیٖقَت زِ ٹی وی وٕچھنَس چھِ واریاہ لُطف یِوان ییٚلہِ مےٚ ٹی وی اوٚن گَرِکۍ سٲری ٲسۍ ٹی وی وٕچھان پَتہٕ گَرِکۍ دَہ دَہوَے بٲژ ٲسۍ ٹی وی وٕچھان یعنی کہِ کُنہِ ساتہٕ اوس اِنسان بَتہٕ تہِ أتھی ٹی وِیَس تَل کھٮ۪وان بَتہٕ کیٛاہ چاے تہِ اوس اِنسان أتھی ٹی وِیَس تَل چٮ۪وان بہٕ چھُس دَپان ییٚلہِ تہِ برٛونٛہہ کانٛہہ سیٖرِیَل یا کیٚنٛہہ لَگان اوس ڈرٛاما یا کیٚنٛہہ تہِ اِنسان اوس بے صبرٕ سان اِنتِظار کَران زِ بہٕ کَر وٕچھٕ ٹی وی ییٚلہِ تہِ لایِٹ یِوان ٲس اِنسان اوس گۄڈٕ ترٛاوان ٹی وی یَلہٕ ٹی وی وٕچھنہٕ سۭتۍ چھِ اِنسانَس گژھان کُنہِ ساتَن پَنُن پان تہِ مٔشتٕے ییٚلہِ تہِ گَرٕ ٹی وی اَنان چھِ اَتھ چھُ واریاہ مَزٕ یِوان گَرِکۍ تہِ چھِ واریاہ خۄش آسان پَنُن پان تہِ چھُ واریاہ خۄش آسان اِنسان وَنہِ پوٚز زِ ییٚلہِ تہِ مےٚ اوٚن ییٚلہِ تہِ مےٚ ٹی وی اوٚن بہٕ گوٚوُس واریاہ خۄش اَتھ وٕچھنَس چھُ واریاہ مَزٕ یِوان یا اَمیُک چیٖزَس اَتھ چھُنہٕ آسان موبایلٕکۍ پٲٹھۍ یہِ کینٛہہ وۄنۍ کیٛاہ پیٚیہِ اَتھٕ منٛز ؤسِتھ وۄنۍ پھٕٹہِ یہِ نہٕ یہِ چھِ أسۍ مہرنہِ ہِنٛدۍ پٲٹھۍ أکۍسٕے جایہِ تھاوان سَجٲیِتھ اَتھ چھِ واریاہ حساب آسان

اِنسان ہٮ۪کہِ نہٕ اَتھ چَنَل تہٕ چَنَل بَدلٲیِتھ کیٚنٛہہ یہِ چھُ چلان ٹی وی اَتھ ہٮ۪کۍ کانٛہہ تہِ پنٛنہِ پَسنٛدیٖدہ پٮ۪ٹھ چَنَل لٲگِتھ یا اَتھ چھِ یہِ زِ یَتھ یہِ چھِنہٕ پیکَس پٮ۪ٹھ چلان کیٚنٛہہ یا اَوَے مَکلیو ڈاٹا تہٕ وۄنۍ چَلہِ نہٕ یہِ کیٚنٛہہ یہِ ہٮ۪کہِ کُنہِ تہِ ساتَن تہِ چٔلِتھ اَتھ چھَنہٕ ڈاٹاہٕچ پریٖشٲنی کیٚنٛہہ اَتھ چھَنہٕ بیٹرٛی ڈاوُن گژھنٕچ پریٖشٲنی کیٚنٛہہ بہٕ چھُس دَپان یہِ ٹی وی چھُ واریاہ اَصٕل چیٖز گَرِکۍ چھِ خۄش آسان پَنُن پان چھُ آسان خۄش یا اِنسان ہٮ۪کہِ نہٕ لٔگِتھ پاورَس کیٚنٛہہ یعنی کہِ ٹی وی برٛونٛہہ کَنہِ یا اَمۍ سۭتۍ چھِنہٕ صحتَس پٮ۪ٹھ اَثَر واتان کیٚنٛہہ یعنی کہِ یا باقٕے موبایِل چیٖز یا باقٕے کیٚنٛہہ چیٖز چھِ تِمو سۭتۍ چھِ انسانَس صحتَس پٮ۪ٹھ اَثَر واتان بَٹ یُس یہِ ٹی وی چھُ اَمۍ سۭتۍ چھُنہٕ کٕہۭنۍ تہِ اَثَر اِنسانَس پٮ۪ٹھ واتان نَہ چھِ خاص کَر کٔرِتھ أچھنٕے پٮ۪ٹھ اَثَر واتان نَہ کہِ اِنسان کوتاہ مَزٕ چھُ لَگان ییٚلہِ ٹی وی چھُ آسان چلان پَتہٕ چھِ اَتہِ سٲری گَرِکۍ بٲژ آسان کُس تہِ ٲسۍ تَن یعنی کہِ اَکھ سَل اَلگٕے مَزٕ چھُ لَگان اِنسانَس ییٚلہِ یہِ ٹی وی چَلان چھُ آسان بہٕ چھُس دَپان یعنی کہِ ٹی وی وٕچھنَسٕے یوت نہٕ کیٚنٛہہ پَتہٕ ییٚلہِ گَرِکٮ۪ن ہُنٛد سُہ اَکھ سُہ ماحول چھِ آسان مگر سُہ کوتاہ بہتَر چھُ روزان ٹی وی وٕچھنَس چھِ واریاہ مَزٕ یِوان یہِ چھُ واریاہ اَصٕل چیٖز اِنسان چھُ واریاہ خۄش روزان ییٚلہِ اِنسان ٹی وی چھُ وٕچھان ٹی وی چھُ اَکھ اَصٕل چیٖز